ژۆوُہ سَتھ زٕ ساس تہٕ اکھ اوسُس بہٕ پَکان ممبیہِ پٮ۪ٹھ واپَس یَتھ منٛز سُہ ٹرین اٮ۪کسِڈینٹ اکھ گیے واریاہ بوٚڑ زٕ تووُہ زٕ زٕ ساس تہٕ زٕ ہَس منٛز گُزرے مےٚ نانۍ ہاجرا آپہٕ یہِ حظ ٲسۍ سٮ۪ٹھاہ شَریٖف تہٕ اَصٕل زَبرداست اَصٕل خاتوٗن ٲس زٕ ساس پانٛژھ بہہ اَپریل چھُ مےٚ یاد ییٚلہِ مےٚ گۄڈٕنِچ لَٹہِ میچ چھُ گِندمُت کاسکو بالہِ ہُنٛد بَڑین سۭتۍ یِم زَن سُہ مطلب میانہِ کھۄتہٕ ٲسۍ تھوڑا بٔڑ پَہم سۄ ٲس منٛز سۄ ٲس شُراہ اَکتوٗبر گۄڈٕنیُک کیاہ چھِ یَتھ وَنان یہِ ہسا لیدر بالہِ میچ اوسُس بہٕ وِکیٹ کیٖپِنگ کرناوہس بہٕ تَمہِ دۄہ سَداہ بہہ زٕ ساس بہہ اَرداہ نو زٕ ساس اَرداہ